اَلسلام علیکُم ٹھیٖک چھےٚ کھا بہٕ چھیٚس یہِ مُبیٖنہ رفیٖقہ ٹھیٖک چھُوا ژٕ چھیٚکھ نا رٔفیٖقہ ژےٚ چھُے نا یہِ کۄکر فارَم اسیٚے ٲسۍ کۄکر ضروٗرت اسہِ چھِ فَنٛکشَن اَکھ اسہِ ٲسۍ کۄکر ضروٗرت ریٹھا ویٹھا کیٛاہ چھِ کۄکرَن

مےٚ ٲسۍ یِمٔے ٲں وُہ تٕرہ ژَتجی پَنٛژاہ کھٔنٛڈ ضروٗرت تُہۍ چھُوا ٹھیٖک گھرِ چھوا سٲری ٹھیٖک آچھا وۄنۍ کۭتِس گژھیٚن مےٚ تِم کۄکر وۄنۍ گژھہٕ نا برابر ریٹَس آچھا ٹھیٖک اصٕل پٲٹھی ژٕ چھُ کھا ٹھیٖک بیٚیہِ گٲڑۍ ہا اورٔے أنِو تُہۍ أنِو اورٔے گٲڑۍ ٹھیٖک چھا آچھا ٹھیٖک چھُ اصٕل پٲٹھۍ بیٚیہِ بیٚیہِ چھُوا ٹھیٖک بیٚیہِ بیٚیہِ ٹھیٖک اصٕل پٲٹھۍ ژٕ وَن بیٚیہِ کیٛاہ کیٛتھ مَزہ شَزہ

کۄکر چھا اصٕل کِنہٕ یِمٔے چھِ مےٚ چھِ دۄنؤے ضروٗرت تِکیٛازِ کۄکر کِتھۍ چھِ اصٕل چھا کِنہٕ آچھا ٹھیٖک چھُ بیٚیہِ چھُوا تُہۍ ٹھیٖک آچھا شکر رۄبَس کُن وُچھے بہٕ تہٕ ژٕ سوٗزِ بہٕ یِمٔے نا اور تہٕ دِیٖزِ کۄکر أسۍ کرو حِسابہٕ وُچھو کیٛاہ وَنہِ کۄکرَن تہٕ بہٕ دِمٔے ژےٚ ٲش کٔرِتھ ژٕ ہیٚیہِ زِ نہٕ ٹیٚنشَن بہٕ اَنٔے ژےٚ پوٚنٛسہٕ تہِ تہٕ گٲڑ کٔرزِ ژٕ اورٔے مگر بہٕ کر یِم مگر ٹھیٖک چھُ اصٕل پٲٹھۍ تیٚلہِ صُبحٲے اَدٕ سا اَدٕ سا ٹایم کیٛاہ آسہِ تَمہِ وِزِ کٔژۍ بَجہِ یِم بہٕ کٔژۍ بَجہِ ساڈٕ ژور آچھا ٹھیٖک چھُ ساڈِ ژورِ یِم بہٕ کیٚنٛہہ چھُنہٕ پَرواے آچھا آچھا ٹھیٖک اَدٕ سا بیٚہہ خۄدایَس حَوالہٕ